ییٚلہِ بہٕ نِٹِنٛگ چھَس کَران بہٕ چھَس زیادٕ یوٗز کَران تَتھ بٕلیک بیٚیہِ چھَس کَران بِلیوٗ بیٚیہِ اگر کَرٕ یَلو تہٕ لیکِن اگر بہٕ پَلو سُوٕ تہٕ تَتھ یا کٲنٛسہِ نِش سُوناو تہِ یا اگر پانہٕ تہِ سُوان چھَس بہٕ تہٕ تیٚلہِ چھَس بہٕ تَتھ یُس کَلَر آسہِ تورٕ بہٕ چھَس سُہ پَسَنٛد کَران مےٚ چھِ تِم پَسنٛد یِوان واریاہ زیادٕ لیکِن اگر میٛٲنۍ فیورِٹ کَلَر تُہۍ بوٗزِو میٛٲنۍ فیورِٹ کَلَر چھِ بِلیوٗ بٕلیک تہٕ وایِٹ یِم چھِ مےٚ واریاہ زیادٕ فیورِٹ تہٕ مٮ۪گزِمَم پیٖپٕل تِمَن تہِ چھِ بٕلیک زیادٕ فیورِٹ بیٚیہِ یِم وایِٹ کیٛازِکہِ یِم چھِ واریاہ اٮ۪ٹریکٹِو کَلَر